آ أسۍ چھِ اٮ۪ل پی جی کَنٮ۪کشَن یوٗز کَران اَزٕ تہٕ واریاہ اَصٕل اٮ۪کٕسپیٖریَنٕس چھُ مِلان اَمہِ نِش تہٕ مطلب یُس برونٛہہ اوس پٮ۪وان گژھُن گۄڈنٮ۪تھ لٔکٕر ژھانٛڈنہِ یا لٔکٕر ژَٹنہِ پَتہٕ اوس پٮ۪وان سۄ شیرٕنۍ تمہِ آیہِ تمہِ باپَتھ مِلے سہوٗلیت کہِ اٮ۪ل پی جی کَنٮ۪کشَن مطلب یُس مِلیو سارنی تہٕ مطلب یہِ چھِ گورمٮ۪نٛٹٕچ اَکھ اَصٕل فیسَلٹی تہٕ یُس أسۍ یوٗز ہٮ۪کو کٔرِتھ تہٕ بیٚیہِ واریاہ چیٖز مطلب یِوان امہِ سۭتۍ یِوان کَرنہٕ مطلب سیُن چھِ ہٮ۪کان امہِ سۭتۍ رٔنِتھ جلدی ایز کَمپیڈ ٹُہ ہُمہِ وُڈٕ نِش تہٕ باقی یہِ چھُ اَصٕل واریاہ اَصٕل تہٕ بے بیٚیہِ بیٚیہِ